کٲشِر زبان چھِ أسۍ کَران ہر ساتہٕ تہٕ ہر وِزِ لوکَل یوٗز یِتھ پٲٹھۍ زَن کانٛہہ نی دہ ساس رۄپیہِ پَتہٕ دِی نہٕ تٔمِس چھِ وَنان ژےٚ نِیَتھ مےٚ نِش دہ ساس وۄزُم وٕنہِ دِتِتھ نہٕ ژےٚ واپَس کِہیٖنۍ یا کانٛہہ چھُ نِوان سامان دُکان پٮ۪ٹھ چھِ سودا نِوان پَتہٕ چھِ تٔمِس پونٛسہٕ بقایات روزان تہٕ تٔمِس چھِ وَنان پونٛسہٕ دِ پونٛسہٕ روٗدۍ بَقایت ژےٚ دِتِتھ نہٕ پٔتمہِ ؤرۍ پٔتمہِ رٮ۪تہٕ تہِ کِہیٖنۍ یا کامٲرٕسَس منٛز تہِ یِتھ پٲٹھۍ پَنٕنۍ پرٛوڈَک چیٖز چھُ آسن اَسہِ تَتھ چھِ تٲریٖف کَران چھِ بَڑٕ بہتریٖن زِو واریاہ ژیرٕ تامۍ چَلہِ یہِ یَتھ گَژھِ نہٕ کِہیٖنۍ یہِ چھُ دوٚر دارٕ چیٖز